اسہِ چھِ اَکھ گاو گَھرَس منٛز یۄس اسہِ اوترَے پیایہِ یٔمۍ وژھٕڑ ترٛٲو گۄڈٕنِکِس ریٚتَس چھُ آسَن یِمَن واریاہ خیال تھاوُن أمِس وَژھڑِ پیٚو اسہِ واریاہ خَیال گۄڈٕنِکِس ریٚتَس یۄس اسہِ شُڑہان دۄہَن ہنٛز گٔے گۄڈٕنِکِس ریٚتَس چھُ أمِس واریاہ خَیال پیٚوان تھاوُن مِثال کے طور پَر أمِس چھُ پیٚوان میٚژِ خَیال تھاوُن أمِس چھُ پیٚوان أچھَن خیال تھاوُن اگر نہٕ زیادٕ صَفٲیی چھِ روزان گانَس کیٚنٛہہ أمِس چھُ أچھو کِنۍ واریاہ اوٚش یِوان گانَس چھِ پیٚوان واریاہ صفٲیی تھاوٕنۍ یہِ گُہہ چھُ اسہِ ؤلۍ تہٕ ؤلۍ پیٚوان کَڑُن بیٚیہِ چھِ اسہِ میٚژِ اَگَر یہِ میٚژ کھیٚیہِ یہِ چھُ ترٛاوان پِشابَس سۭتۍ خوٗن اسہِ گوٚو پانَس گَھرِ تٔمِس وَژھڑِ تٔمۍ کھیٚیہِ تھوڑا میٚژ اسہِ گٔے تھوڑا لاپَروٲہی تٔمۍ کھیٚیہِ تھوڑا میٚژ تٔمۍ ترٛوٗو پِشابَس سۭتۍ خوٗن پَتہٕ پیٚو اسہِ اسہِ چھُ گانَس سیٖمیٚنٛٹ ترٲیِتھ پَتہٕ پیٚو اسہِ ٹاٹھ تھوڑا اَنٕنۍ یَتھ لَبہِ مڑٕنۍ بیٚیہِ پیٚو نہٕ سُہ اسہِ یَلہٕ تراوُن کیٚنٛہہ تہٕ أمِس گٔے فرق تَمہِ سۭتۍ أمۍ لیٚو نہٕ لَبہِ وَبہِ کیٚنٛہہ بیٚیہِ کٔر اسہِ کٲم یُس اسہِ گانَس منٛز گُہہ اوٗس تہِ یۄس اسہِ گاو ٲسۍ گُہہ کَران بیٚیہِ ٲس مٕتھٕر کَران اسہِ اوٗس یہِ ؤلۍ تہِ ؤلۍ پیٚوان نیٚبَر کَڑُن گانَس چھِ پیٚوان واریاہ صفٲیی تھاوٕنۍ اسہِ تہِ تھٲو واریاہ صفٲیی گانَس بیٚیہِ چھُ أمِس واریاہ خیال پیٚوان تھاوُن کھیٚن چیٚن لِحاظ تہِ اسہِ چھُ أمِس دۄہَس پیٚوان ترٛیٚیہِ لَٹہِ دۄدھ دیُن یہِ چھُنہٕ پانہٕ ہیٚکان چیٚتھ کیٚنٛہہ یہِ چھُ اسہِ اسہِ چھُ بَرابَر چھُ اَکھ اِنسان لَگَان أمِس دیُت اسہِ أمِس ترٛیٚیہِ لَٹہِ دۄدھ دۄہَس چاونوٗو اصٕل پٲٹھۍ تھوٚو بیٚیہِ بَنٛد اگر یہِ تھوڑا روزِ ہا یَلہٕ یہِ ہیٚکہِ ہا میٚژ کھیٚتھ یہِ ہیٚکہِ ہا مٔرِتھ تہِ بیٚیہِ چھُ أمِس واریاہ زیادٕ خیال پیٚوان أچھَن تھاوُن أچھو کِنۍ اوٗس أمِس اوٚش وَسان سۄ ٲس أمِس کَٹھ تھوڑا گُہِچ یِوان سُہ اوٗس پیٚوان ؤلۍ ؤلۍ ؤلۍ نیٚبَر کَڑُن بیٚیہِ چھُ أمِس یِتھ کٲنہہ لَکٹِس شُرِس چھُ خیال پیٚوان تھاوُن تِتھے کٲنہہ چھُ أمِس تہِ پھیٚوان پیٚوان خیال تھاوُن نُنہٕ رَژھَہ تہِ چھِ پیٚوان أمِس ترٛاوٕنۍ پَتہٕ چھُ أمِس ترٛیش تہِ پیٚوان ننۍ پانہٕ چھُنہٕ یہِ ہیٚکان ترٛیش چیٚتھ کیٚنٛہہ أمِس چھِ پیٚوان ترٛیش دِنۍ أسۍ ٲسۍ أمِس ترٛیش تہِ دِوان تَمہِ خٲطرٕ روٗد یہِ ٹھیٖک پَتہٕ روٗد یہِ واریاہ زیادٕ ٹھیٖک ییٚلہِ پَتہٕ یہِ پانَس چھُ ہیٚوان کھیٚون پَتہٕ چھَنہٕ تیٖژاہ فِکر روزان کیٚنٛہہ